جِناب تُہۍ چھُو حظ کِنٛگٕز ریسٹورَنٛٹ پٮ۪ٹھ اَسہِ حظ کَرے بِریانی آرڈر تُہۍ واتنٲوتو سٲنِس جَگہَس پٮ۪ٹھ مگر اَسہِ نہ حظ أسۍ کھٮ۪مہٕ ہو یہِ بِریانی اَسہِ چھِنہٕ کھٮ۪نہٕ خٲطرٕ بانہٕ تہِ کینٛہہ وۄنۍ کٔرۍ تو مہربٲنی اَکھ سوٗزتو اَتہِ پَلیٹ ترٛےٚ چَمچہِ ترٛےٚ گِلاس ترٛےٚ رِکابہِ ترٛےٚ سُہ حظ گٔیٚے تُہٕںٛز مہربٲنی أسۍ کَرو پے بِریانی تہِ بیٚیہِ حظ دِمو پونٛسہٕ یِمَن بانَن ہٕنٛدۍ تِکیٛازِ اَسہِ چھِنہٕ وٕنکٮ۪ن یِم بانہٕ دٔستیاب کینٛہہ أسۍ چھِ واریاہ دوٗر ییٚتہِ نہ حظ چھُ کانٛہہ ہمساے تہِ یٔمِس أسۍ ہٮ۪مہٕ ہاو کانٛہہ دُکاندار تہِ یٔمِس أسۍ ہٮ۪مہٕ ہاو وۄنۍ کٔرۍ تو تُہۍ مہربٲنی أسۍ حظ دِمہٕ ہَو تۄہہِ اَصٕل پٲٹھۍ پَنٕنۍ پونٛسہٕ سۭتۍ سوٗزۍ زیو